مےٚ کَرے ٲدۍ سِوِگی پٮ۪ٹھ یہِ پیٖزا طپیززاظ آرڈر مگر مےٚ چھنہٕ پَتہٕ ہَے مےٚ ترٛایے پونٛسہٕ تہِ خبر سُہ گوٚوَا سَکسَسفُل میٲنۍ پےمینٛٹ کِنہٕ نہ بہٕ کَرَے چیٚک تہٕ کھُلوو مےٚ ایپ یہِ چھِ گٔمٕژ اَوَے یہِ چھُ گٔمٕژ مےٚ سَکسَسفُل شُکُر تمیُک مطلب گوٚو تیٚلہِ واتہِ مےٚ جلدی جلدی مےٚ گٔیے ٹٮ۪نشَن مےٚ دوٚپ یہِ چھِنہٕ گوٚمتُے یہِ